اَسلام علیکُم ورحمت اللہ وبرکاتہ مےٚ حظ کوٚر تُہنٛدِ اَمہِ ریسٹورنٛٹ پؠٹھ اکھ آرڈر رِسیٖو تہٕ بہٕ چھَس واریاہ خۄش کہِ تۄہہِ کوٚرُو مےٚ یہِ وقتَس پؠٹھ کوٚرُو تۄہہِ یہِ ڈیٚلِوَر میٲنِس ایڈرَس پؠٹھ تہٕ اَمہِ کِنۍ چھَس بہٕ یَژھان کہِ اکھ اَصٕل فیٖڈبیک تۄہہِ دِیُن تاکہِ ییٚمہِ سۭتۍ تۄہہِ اۭں ایپرِسیشَن ملوٕ ییٚمہِ سۭتۍ تۄہہِ بوٗسٹ گژھِوٕ کانفِڈؠنٕس تہٕ بہٕ چھَس واریاہ خۄش کہِ تۄہہِ کوٚرُو یہِ ڈیلِور ٹایمَس پؠٹھ تہٕ اَسہِ کوٚر یہِ واریاہ اؠنجاے سانیو گَرِکیو تہِ کھیو یہِ تہٕ سانیو گَرِکیو شُریو تہِ تِمو تہِ ووٚن دوٚپُکھ یِمَن کوٗتاہ اَصٕل غزاہ چھُ اَتہِ مِلان اِسی لیے بہٕ چھَس اُمیٖد کَران کہِ تُہۍ تھٲیِو جٲری یِژھ کوٗشِش ہمیشہٕ تُہۍ ٲسِو ٹایمَس پؠٹھ ڈیٚلِوری کَران بیٚیہِ ٲسِو اَصٕل پٲٹھۍ ڈیٚلِوری کَران